اسلامُ علیکُم تُہۍ چھِو حظ ایجاز احمد شیر اسہِ حظ اوس گژھُن یور پکنِک اسہِ اوس یہِ اۭں گلمرٕگ گژھُن پہلگام گژھُن تُہۍ کوٗتاہ ہیٚیِو توٚت تام بییٚہِ تۄہہِ کیاہ ریٹ چھو تھٲ مٕژ تتھ گۄلگامہِ پٮ۪ٹھ اہن حظ تتہِ کیاہ کیاہ چھُ بییٚہ وٕچھُن لایق تتہِ کیاہ کیاہ ہیٚکو أسۍ وٕچھِتھ تتہِ کیاہ کیاہ ہیٚکو کٔرِتھ تتہِ کیاہ چھُ پہلگام کیاہ چھُ پہلگام اچھا بییٚہِ یہِ گلمرگہِ کیاہ چھُ گنڈولہ شِنہٕ بالس پٮ۪ٹھ ہیٚکو رٕکنہِ ترٲیِتھ بییٚہِ بییٚہِ کتہِ أہربل أہربل أہربل ہےٚ أہربل أہربل چھا واٹرفال اچھا بییٚہِ بییٚہِ کانٛہہ جاے چھِ سرنگٕر سرنگٕر چھ تتہِ کیاہ چھُ یِمے نشاط وِشاط چلو ٹھیک حظ چھُ